ہٮ۪لو السلام علیکُم وعلیکُم السلام اَہن حظ آ تُہۍ کَم چھُو آچھا حُکُم اہن حظ آ اَہن حظ آ اَسہِ چھِ پَنٕنۍ بَس سوے بَس اَسہِ چھِ آز گۄڈیُک نمبر حظ سوے بَہ سوے بَس واتہِ اَتٮ۪تھ نَو بَجے اَہن حظ آ نَو بَجے برابر تُہۍ بِہزیو نَو بَجے نٮ۪برٕ کَنۍ میٛٲنۍ بَس واتہِ اَتِتھٕے اَدٕ حظ اَدٕ حظ میٛانہِ بَسہِ پَتہٕ چھِ بیٚیہِ کِس ٹایِم آسان حظ یِہوٚے اوٚڈ گٲنٛٹہٕ کھٔنٛڈ اَہن حظ آ بہٕ نیرٕ حظ بہٕ نیرٕ تَتہِ اَڈٕ منٛز ساڑ نَو حظ سا ساڑ ٲٹھ حظ نَو بَجے واتہٕ بہٕ تٕہٕنٛدِس گیٹَس پٮ۪ٹھ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ أسۍ واتو برابر مَہ ہیٚیِو ٹٮ۪نشَن کیٚنٛہہ بیٚیہِ چھُوا دٔڑی اَدٕ سا اَدٕ سا